یُس یِمَن سٲنِس سماجَس منٛز خانٛدَر چھِ نِوان گژھان سُہ چھُ گژھان زورَو زورٕ شور سۭتۍ تٔمۍ خانٛدٕرٕچ تیٲری چھِ آسان رٮ۪تھ برونٛٹھ چِکہٕ چاو چھِ آسان چلان تہٕ اَتھ منٛز چھِ یِوان گَرٕچ صاف صفٲیی کرنہٕ گَرَس منٛز تِم یِم چیٖز اَنٛنہٕ نٔے نٔے پَلَو چھِ اَنان رِشتہٕ دار یِم پَنٕنۍ تِم تہِ چھِ اَنان نٔے پَلَو اَتھ منٛز تِکیٛازِ خانٛدَر چھِ آسان کانٛسہِ رِشتہٕ دارَس تِم تہِ چھِ آسان رٮ۪تھ برونٛٹھ پٮ۪ٹھ تیٲری کرنہِ لٔگِمٕتۍ تہٕ بَڑٕ یہِ چھِ آسان زورٕ شورٕ سۭتۍ خانٛدٕرٕچ تیٲری آسان چلان تہٕ أمۍ پَتہٕ ییٚلہِ خانٛدَر نزدیٖکَن چھُ واتان گۄڈٕنٮ۪تھ چھِ خانٛدَر وٕنۍ اَکھ دۄہ یا زٕ دۄہ یَتھ وَنان چھِ مَلہٕ مٲنِز راتھ یِوان کرنہٕ تَتھ منٛز کیٛاہ چھِ یِوان اگر کورِ آسہِ خانٛدَر تٔمِس چھِ یِوان مٲ یہِ مَس تراونہٕ چیٖز یِوان بٲگٕراونہٕ تَتھ منٛز تِمَن چیٖزَن منٛز یِمٕے بٕنٛگرِ چھِ یِوان رَبَڈ چھِ یِوان واجہٕ دوٗر ووٗر چھِ یِوان بٲگٕراونہٕ چیٖز چھِ یِوان بیٚیہِ چھِ یِوان مہِرِنہِ مَس تراونہٕ تَتھ منٛز یہِ چھُ آمُت پرانہِ پٮ۪ٹھ اَکھ رَسما اَکھ یہِ مَس تراوُن مہِرِنیٚن سُہ چھُ یِوان تراونہٕ تٔمۍ مَلہٕ مٲنٛز راتھ پٮ۪ٹھ یُس کو ییٚمِس کورِ آسہِ خانٛدَر تہٕ أمۍ پَتہٕ کیٛاہ چھِ أمۍ پَتہٕ چھِ واتان مٲنٛز راتھ مٲنٛزریٚتُن دۄہ کیٛاہ چھِ یِہٕے مٲنٛز وٲنٛز لاگان تہٕ زَنٛنہِ گٮ۪وان آسان ہُرۍ وَنان رۄہ وَنان یہِ ہُرۍ وَنُن تہِ کیٛاہ سا چھِ یہِ چھِ اَکھ ہُرۍ وَنٕنۍ وَنٛنٕوُن یَتھ وَنان چھِ تہٕ أمۍ پتہٕ چھِ مٲنٛزراتھ تہِ مۄکلان واتان چھِ بیاکھ دِوان چھِ آسان بیٚیہِ گامَس آسان سال وال تھومُت تِمَن دِوان رِشتہٕ دارَن آسان سال تہٕ دِوان چھِ تِمَن بَتہٕ کٲجَس ییٚلہِ خانٛدٕرکۍ دۄہ کوج چھِ واتان دِوان چھِ تِمَن بَتہٕ یِم سالَس چھِ سالَر چھِ آسان کھٮ۪وان تِم بَتہٕ وَتہٕ أمۍ پَتہٕ چھِ شامَس آسان تیٲری مہرازَس آسیا گژھُن یا مہَرِنۍ آسہِ کَڑٕنۍ تہٕ کڑان چھِ أمۍ پَتہٕ پَتہٕ چھُس صُبَحس واتان خانٛدَر زٕ دۄہ یِم مۄکلان صُبحَس چھِ واتان پَتہٕ چھِ پٮ۪وان نِنۍ مامہٕ خبر مامہٕ خبرِ منٛز تَتھ منٛز چھِ گژھان مام یہِ چھِ پروٗن رسم اَکھ تٔہٕنٛدِ مامٕے گژھان مام تہٕ مامٕنۍ چھِ تَتھ منٛز گژھان یہِ چھِ پَتہٕ پٮ۪ٹھٕے آمُت تَتھ مامہٕ خبرِ منٛز کیٛاہ سا چھِ تَتھ منٛز چھِ مام نِوان سماوار سماوار نِوان پَنٛنہِ بٮ۪نزِ یہِ چھِ آمُت پَتہٕ پٮ۪ٹھٕے مام گژھان سُہ نِوان سَماوار پَنٛنہِ بٮ۪نزِ تہٕ سُہ چھُ گژھان خانٛدٕرٕکۍ دۄہ سوزان چھِ کوٗر تٔمۍ پَتہٕ بیٚکہِ دۄہ چھِ مام گژھان تور مامہٕ خبر ہٮ۪تھ تَتھ منٛز چھِ تَتھ سَماوارَس منٛز ڈرٛاے فروٗٹ بران یِمٕے بادام کِشمِش کاجوٗ تہِ بیٚیہِ یِمٕے پانَس یہِ آسہِ تھوان بٔرِتھ بیٚیہِ چاے واے سوزان تَتھ سۭتۍ یُس یہِ سُہ یُس مام چھِ گژھان یَتھ وَنان چھِ کَہٕوٕ خبر تہِ سُہ چھِ آمُت سایٚن گامَن منٛز پَتہٕ پٮ۪ٹھٕے گامَن شہرَن منٛز یَتھ کٔشیٖرِ منٛز چھِ آمُت سُہ گۄڈٕپٮ۪ٹھٕے یہِ رَسَم کرنہٕ یہِ چھِ یِوان یہِ چھُ اَکھ پرون رَسٕمہ اَکھ یُس ؤنِس تانۍ چھُ چلان تہٕ یِوان چھِ کرنہٕ تٕہ آز چھِ نِوان زیادٕے زورٕ شورٕ پٲٹھۍ یہِ سَماوار نِقشہٕ دار سَمٛاوار چھِ یوان نِنٛنہٕ یَتھ کَہٕوٕ خبر تہِ چھِ وَنان تہِ مامہٕ خبر تہِ چھِ وَنان یُس مام چھِ نِوان پَنٛنہِ بٮ۪نزِ خانٛدٕرٕ دۄہ خانٛدٕرٕ پَتہٕ بیٚکہِ دۄہ چھِ نِوان مام تہٕ مامٕنۍ گژھان تٔمۍ سُنٛد وٲرِو تور تِوان تٔمِس سُہ سَماوار تہٕ تَتھ منٛز بران ڈرٛاے فروٗٹ تٔمۍ پَتہٕ تٔمۍ پَتہٕ ییٚلہِ زٕ ژور دۄہ چھِ گژھان کَہٕوٕ خبر تہِ چھِ تٔمۍ پَتہٕ چھِ یورٕ گژھان مَہرِنہِ ہُند تاکہِ سٔہ اَنٛنٕہ وُن دۄن ژوٚن دۄہَن سۄ مَہرٕنۍ تٔمۍ اَتھ وَنان چھِ فِرٕ سال سُہ فِرٕ سالَس منٛز چھِ گژھان زیادٕ تَر زَنٛنہِ تَتھ منٛز چھِنہٕ زیادٕ مہونی گژھان کیٚنہہ تَتھ منٛز چھِ گژھان کوٚرِ ہُنٛد وٲرِوٗ زیادٕ تَر زیادٕ تَر زَنٛنِے مہٕنی چھِنہٕ تَتھ منٛز زیادٕ گژھان کیٚنہہ مہٕنی گژھَن پَنٕنۍ گَرِکھ وَرِک باقٕے زیادٕ رِشتہٕ دارَن وِشتہٕ دارَن تَتھ منٛز چھِ گژھان تِہٕنٛز کورِ یِم چھِنہٕ گژھان زیادٕ پہمتھ مہٕنی تہِ کِہیٖنۍ تَتھ وَنان چھِ فِرٕ سال یہِ فِرٕ سال کٔرِتھ تٔمۍ پتہٕ چھِ مہرازَس سۭتۍ تھاوان دعوت ووت تٔمۍ سۭتۍ آسان پَنٕنۍ فیملی ویملی تہٕ یِوان سُہ پَتہٕ ہووُر مہرِنہِ سۭتۍ یا مہرِنۍ اَنٛنہٕ خٲطر نِنٛنہٕ خٲطرٕ گَرٕ فِرٕسال پَتہٕ تہٕ پَتہٕ چھِ گژھان یِمٕے دۄیِم فِر ترٛیِم فِر تِم چھِ آسان پَتہٕ سہلٕے پہمتھ تِم چھِنہٕ آسان زیادٕ بٔڑۍ کِہیٖنۍ اِتھٕے چھِ مۄکلان سون خانٛدَر